ہیٚلو اَسلامُ علیکُم وعلیکم سلام وارے چھِو حظ اَہَن حظ ٹھیٖک اَصٕل پٲٹھۍ یہِ حظ یہِ مےٚ اوس مےٚ اوس مےٚ کوٚرمو تۄہہِ اَمہِ موٗجوٗب فون مےٚ اوس سٮ۪کھ ضروٗرت سیٚکہِ ٹِپر اَکھ اوس اَسہِ ضروٗرت اَسہِ ٲسۍ کٲم چَلان مَکانس ہیٚرمِس پوہرس اَسہِ پیٚے وۅنۍ پرٕ اَسہِ ٲسۍ نتہٕ أنۍمٕژ وۄنۍ چھَنہٕ اَسہِ اَز چھُنہٕ میلانٕے اورٕ تہٕ اِسی لیے کَرے مےٚ فون وۅنۍ دِتیٛاے مےٚ تُہُنٛد نمبر دِتیٛاے مےٚ مامن دوٚپُن ژٕ کَر أمِس سۭتۍ کَتھ یہِ دِیی یہِ چھُ اَصٕل سٮ۪کھ دِوان تۄہہِ چھَو پٔتمہِ ؤریہِ تٔمِس تہِ ترٛٲومٕژ سٮ۪کھ آ وۅنۍ ؤنۍتو مےٚ ریٹ ویٹ کیٛاہ چھُ اَتھ تہٕ کیٛاہ چھُ کٔہۍ چھُو تُہۍ اَز ترٛاوان سُہ ؤنِو حظ تُہی کۄس ہِش روزِ مےٚ ٹھیٖک اَسہِ چھُ پَلستَر کَرٕنۍ ہیٚرمِس پۅہرس اَسہِ گَژھ اَصٕل پَلستَر گژھٕنۍ تُہۍ ؤنِو آ ؤنِو حظ اَچھا کوٗتاہ کۭتِس کالَس پیٚیہِ پرٛارُن اگر أسۍ تَتھ پرٛارو

اَچھا ٹھیٖک اَچھا یہِ بیٚیہِ کمِچ سٮ۪کھ چھِو تُہۍ تیٚلہِ دِوان اگر نہٕ تَمہِ گانٛدربلٕچ دِیِو اَسہِ اَچھا اَچھا سُمبلٕچ اَچھا ٹھیٖک چھُ تیٚلہِ دِیِو شٲدۍ پوٗرچی مےٚ چھُ بوٗزمُت تَمِچ سیٚک چھِ اَصٕل آسان تیٚلہِ وُچھو وۅنۍ ٹھیٖک سۄ کٔہۍ چھِ گژھان ریٹ کیٛاہ چھِ یِمَن اَچھا اَچھا اَچھا مگر یہِ چھِ تھوڑا درٛۅگٕے گژھان مےٚ اَمہِ تُہۍ ہیٚکِو نا تھوڑا کیٚنٛہہ نَرمی وَرمی کٔرِتھ اَدٕ اَسہِ چھُنا وۅنۍ مامہٕ سٕنٛدِ وننہٕ تِم چھِ تو تُہی اَتھِ انٕناون سٮ۪کھ وٮ۪کھ تٔمۍ ووٚن مےٚ ژٕ ؤنۍزِ تٔمِس نہَ حظ پا نہَ حظ پانٛژھ پانٛژٕتٕرٛہ ساس چھِ مےٚ تھوڑا درٛۅگٕے گژھان اگر ہے تُہۍ تھوڑا کٔرِو سستے پہمَتھ کیٚنٛہہ أسۍ چھِ غریٖب أسۍ چھِنہٕ زیادٕ تہِ أمیٖر ؤمیٖر کیٚنٛہہ اَدٕ حظ تیٚلہِ چھِ ژۄیہِ تٕرٛہ ساس گژھِ مےٚ تیٚلہِ ہاں نہَ حظ سٮ۪کھ گَژھِ اصلٕے آسٕنۍ تہٕ وۅنۍ کیٛاہ تَتِچ تیٚلہِ دیٖتو امچی شٲدۍ پورچی ترٛٲوۍتَو تیٚلہِ اَسہِ اَچھا

اَچھا ٹھیٖک چھُ تیٚلہِ تیٚلہِ ترٛٲوِزیٚو تُہۍ صُبحن تہٕ پتہٕ دِمہو أسۍ ییٚتی سَے تیٚلہِ ڈریورَس اَتھِ ییٚمہِ ساتہٕ تُہۍ ترٛٲوِو پگاہ کٲلۍکٮ۪تھ ییٚمہِ ساتہٕ تۅہہِ مرضی گَژھو چلو چلو اَدٕ حظ اَدٕ کے اَدٕ کے اَدٕ حظ

نہَ حظ نہَ تُہی ترٛٲوزیٚو وۅنۍ کَتہِ سوزو أسۍ یورٕ پٮ۪ٹھ اَدٕ سا اَدٕ سا اَدٕ حظ اَدٕ حظ کیٚنٛہہ چھُنہٕ پَرواے اَدٕ سا اسلام علیکُم